بہٕ ہَسا وَنو تۄہہِ تِم اَصلہِ جایہِ یِمَن حظ پٮ۪ٹھ أسۍ بایکِنٛگ ہٮ۪کو گٔژھِتھ مطلب کہِ تِمو منٛز چھِ اَکھ جاے لداخ لداخ ہَسا چھِ سۄ جاے یَتھ پٮ۪ٹھ ہَسا بایکِنٛگ بایکہِ پٮ۪ٹھ ہٮ۪کو أسۍ چَکرَس گٔژھِتھ تور أسۍ ہٮ۪کو سُہ ایٚکٕسپٕلور کٔرِتھ سُہ ہَسا چھِ اَکھ واریاہ اَصٕل جاے دٔیِم جاے ہَسا نِمو أسۍ گُریز گُریز تہِ ہَسا چھِ اَکھ اَصٕل جاے یوٚت پٮ۪ٹھ أسۍ بایِکہِ ہِنٛدۍ سفرٕ سۭتۍ ہٮ۪کو حٲصِل کٔرِتھ یا ہٮ۪کو أسۍ آل اِنڈیا ٹوٗر کٔرِتھ تھرٛوٗ یِمو بایِکو سۭتۍ یا